اَگَر ہَسا مےٚ چانَس مِلیو کُنہِ بیٚیہِ کیٚنٛہہ کَنٹری منٛز گَژھنُک سۄ کَنٹری آسہِ نِدَرلینٛڈ تِکیازِ سۄ چھ اَنٛد وَنٛد پٮ۪ٹھے سِوِلایزٕڈ روزمٕژ تَتہِ تِمو چھ وارِیاہ زیادٕ کَنٹرِبِیوشَن کٔرمژ تہنٛز ٹیٚکنالجی وُچھہِ ہاو تَتِیُک آبہِ ہَوا وُچھہِ ہاو تَتہِ چھِ صاف صفٲیی تَتہِ چھُ مَزٕ